ہیٚلو اَسلامُ عَلیکُم آ سَر ٹھیٖک چھِوٕ حظ آ سَر یِتھٕ پٲٹھۍ سَر اسہِ ٲسۍ حظ ٹوٗرِسٹہٕ اَسہِ اوس ٹوٗر اکھ کٔرُن حظ اَسہِ اوس گُلمرگ کٔرُن اَہَن حظ اَسہِ کیٛاہ مطلب تُہۍ چھُے تیٚلہِ وُنکیٚنَس ایویلیبٕل خَرچہٕ کوٗتاہ لگہِ اَسہِ کیٛاہ گژھِ اَسہِ ہوٗٹل منیجمینٛٹُک آ ہوٗٹل کوٗتاہ گژھِ لگ بگ گاڑِ خَرچہٕ سٲلِم کیٚنٛہہ تِم مطلب کیٛاہ سا اسے اوس پانٛژن دۅہَن خٲطرٕ ٹوٗر حظ پانٛژن دۅہَن اَہَن حظ أسۍ حظ چھِ زٕ نَفر کَپَل

ٹھیٖک حظ چھُ اَہَن حظ سَر ڈِسکاوٗنٹ کوٗت آ

اَہَن حظ

او کے ٹھیٖک

اَہَن حظ سَر سر تیٚلہِ گژھِ نہَ حظ اَمہِ علاوٕ کِہیٖنٛۍ یہِ چھِ فاینل ٲٹھ تھاوزنٛٹ ٹھیٖک وۅلہٕ وۅلہٕ سَر ٹھیٖک حظ چھُ تُہۍ حظ سوٗزِو مےٚ وٹس ایٚپ نمبر بہٕ کرٕ تۅہہِ پیٚمینٛٹ تہٕ اَدٕ حظ سَر ٹھیٖک